السلام علیکم ورحمۃ اللہ تالہ وبرکاتہ أسۍ ہسا چھِ لڑکہٕ زٕ ژور دوس تہٕ اَسہِ ہسا چھُ الگ الگ جانور چھِ أسۍ رَچھان أسۍ ہسا چھِ تیٖر پَنٛژاہ یِم أسۍ رَچھان چھِ بیٚیہِ ہسا چھِ بَطخ ترٕٛہ ژَتجِی تہٕ بیٚیہِ ہسا چھِ کوکر دہ ترٕٛہ بیٚیہِ ہسا چھِ أسۍ ژھاوٕلۍ پانٛژھ دہ دہ چھِ اَسہِ ژھاوٕلۍ بیٚیہِ ہسا چھِ اَسہِ گاوٕ زٕ ترٛےٚ تِمن چھِ ؤسۍ زٕ ژور أسۍ حظ ٲسۍ تِمن الگ الگ وقتہٕ الگ الگ کھٮ۪ن چٮ۪ن دِوان بیٚیہِ پَنٕنِس وقتس پٮ۪ٹھ تریش وغیرہ دِوان أسۍ ہسا چھِ تِمن دِوان خٔج پھل جانورن یِمن ژھاوٕلٮ۪ن تہٕ گُپنن تہٕ بیٚیہِ یِمن تیرٮ۪ن چھِ دِوان أسۍ گور کوٚم خٔج پھل بیٚیہِ ہسا چھِ دِوان أسۍ اَنمہٕ تِمن سُہ اَنمہٕ چھُ بیٚیہِ یُس بَتہٕ چھِ رَنان گرِ موج سُہ حظ چھِ پَتہٕ کران کٲم سُہ چھِ پَتہٕ سُہ بَتہٕ ییٚلہِ سُہ گرٮ۪کھ چھِ کھسان آبَس پَتہٕ چھِ تَتھ منٛز توٚمُل تراوان ییٚلہِ پتہٕ یہِ توٚمُل سُہ چھُ یِوان سُہ چھُ پَتہٕ سُہ پھیاران سُہ آب کرن نٮ۪بر تَتھ ہسا چھِ پتہٕ تراوان اَسہِ کوٚش رَلٲوِتھ کوٚش ییٚلہِ رَلاون چھِ پَتہٕ چھِ دِوان أسۍ سُہ تیرن گٲون تہٕ بیٚیہِ حظ دِوان چھِ اسۍ ژھاوٕجٮ۪ن سُہ سُہ حظ دِوان چھِ أسۍ شام ٹایمس سُہ ہن دِوان دۄہس أسۍ حظ چھِ تراوان تِمن پَن بیٚیہِ ہسا تراوان چھِ أسۍ پَن چھِ تراوان گاسہٕ چھِ تراوان بیٚیہِ ہسا ییٚلہِ أسۍ سُہ چھِ مۄکلاوان دِتتھ پَتہٕ حظ چھِ اَکہِ بَجہِ دِوان تِمن أسۍ تریش بیٚیہِ حظ تِمن أسۍ پَنٕنۍ اِنجیٚکشن کران ویکسِنیشن تَمہِ ساتن ییٚلہِ کٲنسہِ لونۍ چھِ آسان شُتُلۍ چھِ آسان کانٛسہِ تیٖرِس یا گٲو یا ژھاوٕلِس تِمن ہسا چھِ دِوان أسۍ پَنُن سُہ ویکسین دوزنٛگۍ یَتھ وَنان چھِ أسی سُہ حظ چھِ تِمن دِوان أسۍ کۄکرن حظ کران چھِ أسۍ کٲم کۄکرن چھِ أسۍ کران کٲم کۄکرن ہسا چھِ أسۍ دِوان پھل تراوان یَتھ توٚمُل چھِ أسۍ وَنان توٚمُل چھِس تراوان توٚمُل چھِکھ تراوان بَتہٕ چھِکھ تراوان بیٚیہِ ہسا چھِ تِمن تراوان أسۍ سُہ فیی یَتھ وَنان چھِ أسۍ یَتھ ہسا وَنان چھِ أسۍ فیٖڈ تہِ چھُ اَکہِ قٔسمٕچ یِون أسۍ اوڈٕ تہٕ سۄ تہِ چھِ أسۍ تِمن تراوان تَمہِ سۭتۍ تہِ چھِ تِم ویٹھان بیٚیہِ حظ چھِ تِم ییٚلہِ تراوان تِم چھِ نٮ۪برِم گاسہٕ کینٛہہ چھُ آسان واریاہ سُہ تہِ چھُ آسان نٮ۪برِم ترٲوِتھ ژھنمُت یِمو ہمسایو ومسایو کوٚکر چھِ گژھان تہٕ کھٮ۪وان چھِ تہٕ یِہوے ہسا چھُ اسہِ یِمن پٮ۪ٹھ یہِ پَنُن پَنُن گاسہٕ پَنُن پَنُن تریش تَتھ کیاہ چھُ اَسہِ تِمن آسان تھوومُت سُہ حظ چھِ أسۍ تِمن دِوان پَتہٕ